اِنسان سٕنٛدِس زندگی منٛز گژھن آسنہِ کینٛہہ تِم حرکات کینٛہہ تِم آوُٹ ڈور ایٚکٹِوِٹی ییٚمہِ سۭتۍ سُہ پنٛنہِ ہفتہٕ بَر یُس تٔمِس ؤرٕک سٕٹرٛس چھُ آسان یا کاربارُک دَباو چھُ آسان تَمہِ نِش سُہ نٮ۪بَر نیرِ اَمہِ خٲطرٕ گژھِ تٔمۍ سٕنٛز زندگی منٛز کینٛہہ اَمہِ قٕسمُک کینٛہہ ایکٹِوِٹی روزٕنۍ ییٚمہِ سۭتۍ سُہ یِمو چیٖزو نِش نٮ۪بَر ہیٚکہِ روٗزِتھ مےٚ مےٚ خٲطرٕ چھےٚ ٹرٛیکِنٛگ یِتھ پٲٹھۍ زَنہٕ مےٚ چھِ ٹرٛیکِنٛگ پَسنٛد ییٚمہِ وِزِ بہٕ ہَفتہٕ بَر کٲم چھُس کَران دَفتَر وغیرہ چھُس گژھان تَمہِ پَتہٕ چھُس بہٕ بَٹہٕ وار آتھوار چوٗنٛکہِ چھُٹی چھِ آسان بہٕ چھُس ٹرٛیکِنٛگ پٮ۪ٹھ نیران حال حالٕے اوسُس بہٕ گوٚمُت توسہٕ مٲدان ٹرٛیکِنٛگ پنٛنِس دوستَس سۭتۍ یُتھُے اِنسان نٮ۪بَر چھُ نیران فِضا چھُ وٕچھان قۄدرٔتی نَظارٕ چھُ وٕچھان یِمَن جایَن دوٗر چھُ گَژھان اَمہِ دُنیا کہِ شورٕ نِش اَمہِ بھیٖڈِ نِش اَلَگ تھَلَگ قۄدرَتَس نزدیٖک اِنسانَس چھُ اکھ تازٕگی مِلان اِنسانَس چھُ پٔژھۍ پٲٹھۍ باسان نہ یہِ کیٛاہ تھام چھُ یُس یَتھ دُنیاہَس منٛز چھُ یِتھے پٲٹھۍ چھِ مُختلِف یِم ایٚکٹِوِٹی چھےٚ یِم مُختلِف اِنسانَن پَسنٛد چھےٚ بیٚیہِ چھُس بہٕ پَسنٛد کَران اَمہِ مٔزیٖد فُٹ بال گِنٛدُن فُٹ بال چھُ مےٚ واریاہ پَسنٛد بہٕ چھُس اَکثر آسان ٹی وی یَس پٮ۪ٹھ فُٹ بال وٕچھان یا اَگَرَے کُنہِ ساتہٕ موقعہٕ مِلم تہِ دوستَن سۭتۍ گژھِ ییٚتھی لوکَل پٕلے گرٛاوُنٛڈَن منٛز میچ یُس چھُ زَنہٕ آسان چھُ فُٹ بال میچ سُہ وٕچھنہٕ مےٚ چھُ پانَس پٔرسٕنلی پَسنٛد مٮ۪سی یُس واریاہ اَصٕل اکھ مشہوٗر فُٹ بال پٕلیر چھُ